ہیٚلو اَسلام علیکُم آ تُہۍ چھِو حظ یِم سیٚکھ ویٚکھ چھِ کھالان أسۍ حظ چھِ أتھۍ شبیر سٍتٮ۪ن تعلُق تھاوان اَسہِ حظ ٲسۍ تھوڑا سیٚکھ ویٚکھ ضروٗرت تُہۍ ؤنۍتو اَسہِ چھِ اَسہِ چھِ کَسٹٕمر واریاہ فون کران تِم چھِ وَنان اَسہِ چھِ سیٚکھ ضروٗرت مگر ؤنکیٚن چھِ نہٕ ایویلِبِلٹۍ اَسہِ سیٚکہِ ہٕنٛز کِہیٖنٛۍ تہٕ مےٚ مےٚ اوس بوٗزمُت تُہُنٛد پَنٕنِس أکِس دوستَس نِش تہٕ تٔمِس وَنے مےٚ وۅنۍ دِتہٕ مےٚ تٔمۍ سُنٛد نمبر تٔمِس نِش اوٚن مےٚ تُہُنٛد تُہۍ بوٗزیو حظ تٔمِس نِش اوٚن مےٚ تُہُنٛد نَمبر تہٕ تَمہِ پَتہٕ کوٚرُو مےٚ تۄہہِ فون مےٚ دوٚپ بہٕ کرو تۄہہِ کونٹیکٹہٕ مےٚ بوٗز تُہۍ چھِِو واریاہ سیٚکھ ویٚکھ کھالان تۄہہِ چھِو واریاہ موٚزوٗر ووٚزوٗر تھٲومٕتۍ امہِ موٗجوٗب یِمو چیٖزَو خٲطرٕ ہاں ہیٚلو اَسہِ حظ چھِ واریاہ یِم چھِناہ فُٹن منٛزدِوان تُہۍ ؤنۍ تو مےٚ تۄہہِ چھُو از ایویلیبٔل اَتہِ کیٚنہہ کِنہٕ نا

اَچھا کَتھ اَچھا ٹھیٖک توتہِ ہیٚکِو نا کیٚنٛہہ کٔرِتھ وۅنۍ تٔمۍ سٕنٛدی یُس اَسہِ تُہُنٛد نَمبر دیُت تٔمی سٕنٛدی برداش دِتو توتہِ زٕ ترے ٹِپَر کیٛازِ اَسہِ چھِ ایمَرجینسی أکِس کَسٹَمَرَس توتہِ کٔرۍزہوس وۅنۍ کیٚنٛہہ وۅنۍ کٔرِو حظ کیٚنٛہہ اَتہِ تہِ وُچھِو وۅنۍ کیٚنٛہہ گیپا ویپا باقین منٛز

ٹھیٖک ٹھیٖک اَتھ کوٗتاہ چھُ تُہۍ پَتہٕ ہٮ۪وان أکِس ٹِپرَس تُہۍ وُچھِو کیٛاہ حظ چھِو تُہۍ وَنان یہِ حظ چھُ واریاہ زیادٕ درٛۅگ گژھان اَتہِ کیٛاہ حظ زینہٕ بہٕ اَگر بہٕ اَتہِ تۄہہِ نِشٕے نہَ اَگر أسۍ تۄہہِ نِشٕے ژَتجہَن ساسَن أسۍ کیٛاہ زینو تیٚلہِ اَسہِ ما ہیٚیہِ بُتھِ خٔریٖدار پنٛژَاہن ساسن پَتہٕ تُہۍ اَگر أسۍ اَتھ مُقرر ریٹ کٔرِو گۄڈَے تہٕ تَمہِ حِسابہٕ وُچھو أسۍ ہَے نہَ حظ یہِ حظ چھُ واریاہ زیادٕ گژھان کیٛاہ حظ چھِو تُہۍ کران اَسہِ چھِ واریاہ غریٖب تِم کَتہِ حظ ہیٚکَن ایفٲڑ کٔرِتھ یوٗتاہ یہِ ہے چھُ واریاہ دروٚگ گژھان اَچھا اَچھا ٹھیٖک تُہۍ چھُو اَگر أسۍ تۄہہِ نِش یِم کونٹیکٹس زٕ ترٛےٚ رَٹو وۅنۍ دِمو تۄہہِ أسۍ تہٕ پَتہٕ چھِو تُہۍ پانَے ایٚرینٛج کران ٹِپر وِپر تہِ تِم تَتھ سیٚکۍ کھالن وٲلۍ تہِ تہٕ پَتہٕ چھِو تُہۍ ایٚجس برابر واتناوان چھا نہَ حظ ٹھیٖک ٹھیٖک اَچھا تَتھ کھسیٛاہ اَلگ تیٚلہِ حظ چھُ یہِ حظ چھُ زیادٕ درٛۅگ گژھان کیٛاہ حظ چھِو تُہۍ کران

ٹھیٖک اَدٕ مَگر یہِ حظ چھُ زیادٕ گژھان بہٕ نہ حظ مانو نہٕ یہِ چھُ واریاہ زیادٕ گژھان تُہۍ حظ چھِ بیٚیہِ کران بٔتھِ گژھان نا خٔریٖدار مانٕنۍ اَگر تُہۍ مےٚ کٔرِومیٛانہِ سٍتۍ بننَو اَگر تُہۍ مےٚ اَصٕل ریٹَن منٛز دِیو میٛانہِ سۭتۍ بَننو تۄہہِ تہِ واریاہ کٲم یہِ چھُ واریاہ درٛۅگ گژھان تُہۍ کیٛاہ چھِو کران اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ مےٚ حظ ؤنۍ زیٚو اَچھا بِہِو خدایَس حَوال